اگرأسۍ وٕچھو وٕنکٮ۪س واریاہ چلینٛجٕس چھِ اِنڈیا فیس کَران تہٕ اِنڈِہِچ گورمنٹھ تہِ چھُ یِمَن واریاہ کوٗشِش کَران یِم گَژھن یِم چلینٛجٕس چھِ یِم چھِ وٕنکٮ۪س یِم کَران کوٗشِش یِم ہَسا گژھن دوٗر گَژھٕنۍ گۄڈنِچی اگر أسۍ وٕچھو سَہ ہَسا چھِ اَن امپٕلایمٮ۪نٛٹ اَن اِمپٕلایمٮ۪نٹ ہَسا چھِ وٕنکٮ۪س تیٖژاہ بڑایمٕژ تیٖژاہ بَڑایمٕژ چھِ یعنی کہِ حَدٕچ حَدٕ کھۄتہٕ زیادٕ یعنی کہِ لُکھ چھِ بَجہِ بَجہِ ڈِگری کٔرِتھ پی اٮ۪چ ڈی کٔرِتھ اٮ۪م فِل کٔرِتھ اٮ۪م اٮ۪س سی کٔرِتھ اٮ۪م اے کٔرِتھ گَرَن گَرَن منٛز بِہِتھ جابٕے چھِنہٕ وٕنکٮ۪س نہ چھِ پرٛیویٹ سٮ۪کٹَرَس منٛز وٕنکٮ۪س جاب نہ چھُ گورمٮ۪نٛٹ سٮ۪کٹَرَس منٛز یہِ چھُ اَکھ وٕنکٮ۪س سُہ چلینٛج یُس وٕنکٮ۪س اِنڈیا چھُ فیس کَران اِنڈیاہَس منٛز چھِ وٕنکٮ۪س اَن اِمپٕلایمنٹ واریاہ ییٚتِکۍ لُکھ چھِ وٕ پرٮ۪فَر کَران فارِنن کَنٹریٖزَن منٛز گَژھُن کیٛازِکہِ ییٚتہِ چھِنہٕ روزگارٕکۍ واریاہ ذٔریعہِ کِہیٖنۍ ییٚتیُک اگر أسۍ وٕچھو واریاہ لُکھ چھِ فیس کَران کَنڈِشَن یعنی کہِ تمَن چھِ پٮ۪وان فیس کَرنہِ یعنی کہِ لُکو ییٚلہِ نہٕ پَنٕنۍ روزمَرہ ضروٗریَتھ ہیٚچ پوٗرے کٔرِتھ أسۍ چھِ وَنان یِم ہَسا چھِ وٕنکٮ۪س اَن امپلاے یعنی کہِ لُکھ پٔرۍ پٔرۍ چھِ تم ہٮ۪کان وٕنکٮ۪س پنٛنہِ یِمہٕ پَنٛنہِ یِم ضٔروٗرت پوٗرٕ کٔرِتھ کِہیٖنۍ اَگر أسۍ وٕچھو وٕنکٮ۪س ساروی کھۄتہٕ بٔڑ پرٛابلِم یۄس اِنڈیاہَس منٛز چھِ اَن امپٕلایمٮ۪نٛٹ کیٛاہ چھِ لُکھ چھِ کَران وٕنکٮ۪س پرٛٮ۪فَر اَسہِ ہَسا گوٚژھ کیٛاہ گورمٮ۪نٹ جاب گورمٮ۪نٛٹ سٮ۪کٹَرَس منٛز چھِنہٕ واریاہ کَم وٮ۪کَنسی وٕنکٮ۪س اگر أسۍ وَنو نا وٕنکٮ۪س اگر کُنہِ تہِ جایہِ کُنہِ تہِ ڈِپارٹم۪نٹَس منٛز وٮ۪کَنسی ہَتھ چھِ آسان تَتی چھِ وٕنکٮ۪س لَچھَن منٛز اٮ۪پلاے کَران گوٚو اَتہِ چھِ اَسہِ تَران فِکرِ اَن امپلایم۪نٛٹ چھِ واریاہ گورمٮ۪نٹ چھِ پَنٕنۍ کِنۍ واریاہ اِقدامات تُلان وٕنکٮ۪س گورمٮ۪نٹ چھِ سِکیٖمہٕ دِوان گورمٮ۪ٹ چھُ وٕنکٮ۪س سَبسِٹِیَن پٮ۪ٹھ لون دِوان گورمٮ۪نٹ چھُ وٕنکٮ۪س اِنٹرسٹ فرٛی لون تہِ دِوان گورمٮ۪نٹ چھُ وٕنکٮ۪س واریاہ کوٗشِش کَران أسۍ ہَسا کَرو کٲم پرٛیویٹ سٮ۪کٹَر کَرو زیادٕ زیادٕ تاکہِ لُکھ روزَن اَن امپلاے روزَن نہٕ لُکھ کِہیٖنۍ لُکھ کَرَن ایٹ لیٖسٹ پَنُن کِہیٖنۍ نَے کِہیٖنۍ نہٕ پَنُن روزمَرہ خرچہٕ تُلَن یِم تہٕ یہِ چھُ وٕنکٮ۪س سُہ اَکھ چلینٛج یُس وٕنکٮ۪س ہر کُنہِ سِٹیٚٹَس منٛز چھِ اگر أسۍ وٕچھو پنٛنِس سٹیٚٹَس منٛز وٕنکٮ۪س پنٛنِس یوٗ ٹی یَس منٛز یعنی کہِ جے اینٛڈ کے یَس منٛز جے اینٛڈ کے چھِ یِوان وٕنکٮ۪س وَن آف دَ موسٹ اَن امپٕلایمٮ۪نٹ مَس منٛز ماننہٕ ییٚتہِ تہِ چھِ لُکھ واریاہ بَجہِ بَجہِ ڈِگری کٔرۍ کٔرۍ بِہِتھ ییٚتہِ اگر أسۍ وٕچھو نَہ ساروی کھۄتہٕ بٔڑۍ کیٛاہ چھِ سۄ چھِ یِہے پرٛایویٹ سٮ۪کٹَر چھِ ییٚتہِ ساروی کھۄتہٕ کَم پرٛایویٹ سٮ۪کٹَر چھِنہٕ ییٚتہِ تمہِ آیہِ کِہیٖنۍ لُکَن چھِنہٕ تَوَے ییٚتہِ جاب تَتھ ییٚمہِ آیہِ تَتھ لٮ۪ولہِ پٮ۪ٹھ مِلان کِہیٖنۍ ییٚتہِ چھِ یِہٲے پرٛابلِم وٕنکٮ۪س پرٛایویٹ سٮ۪کٹَرَس منٛز چھِ ییٚتہِ پرٛیویٹ سٮ۪کٹرٕے چھِ کَم تہٕ لُکھ چھِ کَران گورمٮ۪نٹ سٮ۪کٹَرَس منٛز اٮ۪پلاے مَگر گورمنٹ سٮ۪کٹَرَس مَنٛز تہِ چھِنہٕ تیٖتیٛاہ جاب کِہیٖنۍ تہٕ ییٚتہِ چھِ وٕ واریاہ ٹوٗرِزٕم باقٕے باقٕے چیٖز چھِ مگر سٲری یِم تہِ یِم تہِ اٮ۪جُکیٚٹِڈ یا باقٕے یِم لُکھ چھِ تم چھِنہٕ ہٮ۪کان ہَر کُنہِ فیٖلڈَس منٛز ییٚتہِ اَگر أسۍ وٕچھو سٲری چھِنہٕ اٮ۪ڈجَسٹ گَژھان کِہیٖنۍ گوٚو یہِ چھُ اَکھ سُہ وٕنکٮ۪س سُہ چیٖز یُس ونکٮ۪س گورمٮ۪نٹ چھِ کَران حالانکہِ گورمٮ۪نٹ چھُ واریاہ کوٗشِش تہِ پنٛنہِ طٔریٖق کَران مگر سٹٕل وَنو أسۍ وٕنکٮ۪س واریاہ اَن امپلایمٮ۪نٛٹ چھِ وٕنکٮ۪س اِنڈیاہَس منٛز بیٚیہِ یَتھ سِٹیٚٹَس منٛز بہٕ روزان چھُس یوٗ ٹی یَس منٛز جے اینٛڈ کے یَس منٛز اَتھ منٛز چھِ یہِ یہِ واریاہ اَن امپلایمٮ۪نٹ ییٚتہِ چھِ اگر أسۍ وٕچھان چھِ ییٚتہِ اٮ۪گزام دِنۍ چھِ گژھان کُنہِ پوسٹَن دَہَن چھُ آسان اٮ۪گزام تَتہِ چھِ آسان دَہ دَہ ساس وُہ وُہ ساس اٮ۪گزام دِوان تہٕ یہِ چھِ ساروی کھۄتہٕ بٔڑ پرٛابلم یہِ وٕنکٮ۪س ییٚتہِ أسۍ وٕنکٮ۪س روزان چھِ دوٚیُِم اگر أسۍ چَلینٛج وٕچھو وٕنکٮ۪س یُس اِنڈیا چھِ فیس کَران سُہ ہَسا چھِ وٕنکٮ۪س یعنی کہِ یعنی کہِ ٹررِزٕم تہِ چھِ یعنی کہِ یِہٲے جنگ کار تہِ چھُ وٕنکٮ۪س چلان ییٚتہِ فار اٮ۪کزامپٕل اگر أسۍ وٕچھو یہِ ٹَررَرِزمُک تہِ چھُ تھوڑا روزان ییٚتہِ کیٛازِکہِ یَتھ چھِ اَسہِ تھوڑا یَپٲرۍ پَڑوس مُلک چھِ اَسہِ یَتھ نَزدیٖک تمہِ کِنۍ تہِ چھُ روزان ییٚتہِ یہِ اَمہِ خٲطرٕ چھِ وٕنکٮ۪س ہُندوستان گورمٮ۪نٹ زَبردَس وٕنکٮ۪س اِقدانا تُلان توٚمُت چھُ واریاہ واریاہ وٕنکٮ۪س پنٛنہِ طرفہٕ یعنی کہِ اَتھ یعنی کہِ ڈِفٮ۪نٕس سِسٹَم چھُ وٕنکٮ۪س زَبردَس ییٚمہِ سۭتۍ أسۍ وَنان چھِ وٕنکٮ۪س یعنی کہِ یُس یہِ یہوے چھُ ٹَررِزمُک اَمہِ خٲطرٕ چھِ تُم لَڑان زَبردَس وٕنکٮ۪س ڈِفٮ۪نٕس سِسٹَم چھِ یعنی کہِ اِنڈیاہَس منٛز چھُ وٕنکٮ۪س آرمی تہِ واریاہ اَمہِ رُکناونہٕ خٲطرٕ تہٕ اگر أسۍ وٕچھو ترٛیٚیِم چلینٛج چھُ وٕنکٮ۪س ڈیٚٹا چھُ روزان اِنسِکیور یہِ تہِ چھُ اکھ چَلینٛج وٕنکٮ۪س کیٛازِ ڈیٚٹا بریٖچٕس چھِ واریاہ گژھان سٲنۍ اِنفارمیٚشَن سٲنۍ یِم تہِ اِنفارمیٚشَن أسۍ وٕنکٮ۪س شِیر کَران سُہ ہَسا چھِ گَژھان سٲرٕے وٕنکٮ۪س چھِ سُہ شِیر گَژھان یہِ تہِ چھُ اَکھ وٕنکٮ۪س بوٚڑ اَکھ چلینٛج یُس وٕنکٮ۪س گَژھان چھُ حالانٛکہِ واریاہ اِقدامات چھِ یِوان ہِندوستان یعنی کہِ گورمٮ۪نٹ طرفہٕ وٕنکٮ۪س کَرنہٕ تاکہِ یہِ ڈیٚٹا برٛج اوس نہٕ گَژھُن سٲنۍ ڈیٚٹا گٔژھ سِکو سِکیور روزٕنۍ یا أسۍ چھِ وَنان وٕنکٮ۪س واریاہ واریاہ چلینٛجزَن منٛز چھِ یہِ تہِ اَکھ سُہ چلینٛج یتٕت أسۍ وَنان چھِ یہِ چھِ گژھان بیٚیہِ اگر أسۍ وٕچھو باقٕے تہِ چھِ لَکٕٹۍ مَکٕٹۍ چلینٛجٕس چھِ وٕنکٮ۪س فار اٮ۪کزامپٕل ٹوٗرِزٕم سٮ۪کٹَر چھِ کٮ۪نٛژھن سٹیٚٹَن منٛز چھِ اَصٕل چَلان تہٕ کٮ۪نٛژَن منٛز چھِ کِہیٖنۍ تہٕ یہِ تہِ چھُ اَکھ چلینٛج وٕنکٮ۪س اِنڈیاہَس گورمٮ۪نٹَس وٕنکٮ۪س یِمَن تہِ پَزِ یِمَن سٹیٚٹَن منٛز کَم چھِ تَتہِ پَزٮ۪کھ زیادٕ بَڑاو بَڑاو کَرنہِ تَتہِ چھِ پارک بَناونہِ پارکہٕ بَناونہِ باقٕے باقٕے چیٖز کَرٕنۍ تاکہِ تَتہِ تہِ گژھِ یہِ سالو یہِ حل گژھِ سالو تَتہِ یِم گوٚو یِم چھِ وٕنکٮ۪س واریاہ چلینٛجٕس یِم اَسہِ فیس چھِ پٮ۪وان کَرٕنۍ تہٕ اگر أسۍ اَمہِ پَتہٕ وٕچھو باقٕے واریاہ چلینٛجٕس چھِ فار اٮ۪گزامپٕل اگر أسۍ وٕچھو ییٚتہِ یعنی کہِ سَپوٹٕس کَلچَر چھِنہٕ تمہِ آیہِ خاص ییٚتہِ ییٚتہِ چھِ ون صرف أکسٕے گیمَس کُنَس دِنہٕ سُہ گوٚو کِرکَٹ یِم باقٕے گیم چھِ تمَن منٛز چھِ واریاہ کَم سُہ تہِ چھُ اَکھ چَلینٛج وٕنکٮ۪س یُس گژھان چھُ وٕنکٮ۪س باقیَن گیمَن منٛز چاہے اَگر أسۍ پَتہٕ اولمپِکٕسَس منٛز گَژھو تَتہِ چھِنہٕ أسۍ ہٮ۪کان مٮ۪ڈَل زیٖنِتھ کیٛازِ اَسہِ چھُ آسان صِرف فوکَس کوٚرمُت کِرکَٹَس کُن باقَن گیمَن کُن چھُنہٕ کِہیٖنۍ تَوے کنٮ۪تھ چھِ اَسہِ گَژھان یہِ تہِ اَسہِ پَزِ باقیَن گیمَن کُن تہِ تَوجوٗ دیُن سٲنِس ہندوستان گورمٮ۪نٹَس پَزِ یہِ کَرنہِ کٲم یِمَن پَزِ کَرنہِ واریاہ واریاہ یعنی کہِ اِنوالمٮ۪نٹ باقٕے گیمہٕ تم وٲلڈٕ لٮ۪ولہِ پٮ۪ٹھ نِنہِ تمَن منٛز لٔڑکہٕ کَرٕنۍ تیار لٔڑکی کَرنہِ تیار تاکہِ تم ہٮ۪کَن اَصٕل پٲٹھۍ کِرکَٹ گِنٛدِتھ ہاے لٮ۪ولہِ پٮ۪ٹھ گوٚو یِم چھِ وٕنکٮ۪س واریاہ چَلینٛنجٕس یِم یعنی کہِ وٕنکٮ۪س أسۍ فیس کَران یعنی کہِ اگر تۄہہِ وٕچھو اَن امپلایمٮ۪نٹُک چھُ ساروی کھۄتہٕ زیادٕ وٕنکٮ۪س یعنی کہِ یُس أسۍ فیس چھِ کَران تہٕ باقٕے چھِ واریاہ چیٖز اگر أسۍ وٕچھان چھِ واریاہ واریاہ چیٖز أسۍ اَمہِ وَرٲے تہِ یِم اَسہِ وٕنکٮ۪س فیس چھِ پٮ۪وان کَرٕنۍ فار اٮ۪کزامپٕل اَگر أسۍ شو وٕنکٮ۪س پُورٹی چھِ لُکَن منٛز اِنڈیہس چھِ واریاہ پُوَر اَکھ غریٖب چھِ یہِ غریٖب دیش چھِ لُکھ چھِ واریاہ غریٖب ییٚتہِ تہٕ تَوے کنۍ چھِ یعنی کہِ ییٚتیُک یۄس یعنی کہِ ییٚتہِ یِم نٮ۪چرَل رِسورسٕز چھِ تم تہِ چھِ کَم نیران اَگر أسۍ اِمپوٹ ایٮ۪کٕسپوٹ وٕچھو تَتھ مَنٛز تہِ چھِ اَسہِ اِمپوٹٕے کَران ز زیادٕ اٮ۪کٕسپوٹ تہٕ چھِنہٕ أسۍ کَران أسۍ چھِنہٕ تورٕ تاران باقیو کَنٹریٖزو پٮ۪ٹھ یور اَسہِ چھِ پٮ۪وان یورَے تارُن تور یعنی کہِ اگر أسۍ وٕچھو اِمپوٹ مطلب گوٚو تورٕ تارُن یور تورٕ مطلب کیٛاہ گوٚو مطلب بیٚیہِ کَنٹری پٮ۪ٹھ تارُن سانہِ کَنٹری پٮ۪ٹھ تَتھ چھِ أسۍ وَنان اِمپوٹ اگر أسۍ وٕچھو اٮ۪کٕسپوٹ سُہ گوٚو یورٕ تارُن پنٛنہِ کَنٹری پٮ۪ٹھ تور اَسہِ چھِ آسان زیادٕ أسۍ چھِ اورُک تَران چھِ أسۍ یور پَنٛنہِ کَنٹری منٛز گوٚو دیٹ میٖنٕز اَسہِ چھِنہٕ تمہِ آے چھِنہٕ اَسہِ ٹٮ۪کنالجی تہِ وٕنکٮ۪س اِنڈیاہَس منٛز یہِ تہِ چھِ اَکھ میجَر چَلینٛج یۄس نہٕ اَسہِ ٹٮ۪کنالجی چھِ پُوَرٹی چھِ واریاہ غرریٖب لُکھ چھِ ییٚتہِ چھِ واریاہ لُکھ واریاہ غریٖب لُکھ چھِنہٕ روز لُکھ چھِنہٕ پَنُن تَتھ وَنان سہٕ صرف زٮ۪نان چھِ تٕم یعنی کہِ کھٮ۪نَس خٲطرٕ واریاہ ییٚتہِ چھِ اگر أسۍ وٕچھو یعنی کہِ یِم یِم چیٖزٕس چھِ وٕنکٮ۪س ییٚتہِ یِم اَسہِ پٮ۪وان چھِ فیس کَرٕنۍ تہٕ یہِ ہَسا چھُ اکھ ساروی کھۄتہٕ اپ ہِل ٹاسٕک وٕنکٮ۪س یِم اگر یِما گژھن وٕنکٮ۪س کٔلِیَر تہٕ سُہ ہَسا گوٚو ٹھیٖک